لوٗکَن ہٕنٛز خدمت کَرنہٕ سۭتۍ چھُس بہٕ خۄش گژھان ییٖژاہ بہٕ کٲم لوٗکَن ہٕنٛدِ خٲطرٕ چھُس کَران لوٗکَن مَدد کَرُن لوٗکَن کیٚنٛہہ ضروٗرت مَنٛد اِنسانَن ضروٗرت منٛد فردَن کیٚنٛہہ چیٖز ضروٗرت آسہِ تِمَن پیش کَرنہٕ سۭتۍ چھِ مےٚ خوٚشی میلان